نوٹیبٕل یعنی بہتریٖن لینڑ مارکٕس یا ٹیٚوٗرِسٹ اٹریکَشنٕز یِم کۄپوارہ ڈِسٹکس منٛز چھُ تہٕ یِمو منٛز چھُ لولاب ویلی چھُ گوٗز گوٗز چِلڈرنٕز پارٕک چھِ یعنی خوجا مولا زِرہامَس منٛز چھُ تہٕ یِتھٕے کَنتھ چھُ باقٕے جایہِ تہِ ییٚتہِ چھُ شلنجر بوٗنۍ چھِ آتہِ کرالہ ونڈ کوپوارَس منٛز سُہ چھُ واریاہ خۄبصوٗرت یِوان ماننہٕ تہٕ میٲنِس چِنار ٹریَس یَتھ أسۍ وَنان چھِ سِکِس وِنگٔس چِنار ٹری تہٕ یِتھٕے پٲٹھۍ چھُ بَنگس ویلی یُس واریاہ میٖڑوز بَنگس میٖڑوز یُس بَنگس ویلی چھِ سُہ چھُ بہتریٖن خوٗبصوٗرت تہٕ یِم چیٖز کیٛاہ کُس چھُ یِم بَناوان کُس چیٖز چھُ یِمَن اٹریکٹِو بَناوان یِمَن ٹوٗرِسٹ پٕلیسن یا لینڑ مارکن یم چھُ واریاہ خوٗبصوٗرت جایہِ تہٕ لولاب ویلی یعنی تَتھ چھُ واریاہ سُہ چھُ واریاہ خوٗبصوٗرت تَتھ چھُ سیٖنِک بیوٹی نیچرل بیوٹی سُہ چھُ سَرونڈٕڑ باے فاریسٹٕس یِتھے پٲٹھۍ اَگر أسۍ بنگس ویلی سُہ چھُ سَرونڈڑ باے میٖڑوز یعنی موٹینٕز اور تَتہِ چھِ سُپرِنگ تہِ نیران اور اِوٕن یُس پَتہٕ اور بیٚیہِ چھِ یُس تَتہِ تَزاد سُہ چھُ یعنی واریاہ خوبصوٗرت